آ مےٚ چھِ واریاہ غزلہٕ لیچھٕمَژ پانے بیٚیہِ چھُس بہٕ شار تہِ لیکھان بیٚیہِ چھُس بہٕ کِتاب تہِ لیکھان بیٚیہِ چھُس بہٕ واریاہ مَشہوٗر بہٕ چھُس پَننہِ تِم کِتاب کٲشٕر پٲٹھۍ لیکھان